بہٕ چھَس گٔمٕژ أکِس آرٹ ایٚکزبِشنَس منٛز دِیر واز دِس گٔرل ییٚمِس اوس ناو اَندلیٖب سۄ چھِ اکھ آرٹِسٹ آ سۄ چھِ اکھ پینٹر سۄ چھُ واریاہ اَصٕل آرٹِسٹ مےٚ چھُ باسان اَسہِ پَزِ آرٹَس واریاہ زیادٕ سَپورٹ کَرُن برۄنہہ کُن پَکناونہٕ موٗجوٗب کیازِ یہِ چھُ اکھ سِکِل آسان کٲنسہِ اِنسانَس منٛز یُس یَتھ ٲسۍ واریاہ زیادٕ اَپرِشِیٹ پَزِ کَرُن آ اکھ ایٚگزِبِشنَس منٛز چھَس بہٕ گٔمٕژ یُس مےٚ واریاہ زیادٕ پسند کھوٚت کیازِ کہِ تتہِ اوس واریاہ زیادٕ ٹیلینٹ واریاہ زیادٕ ٹیلنٹِڈ لُکھ ٲسۍ تَتہِ یِم وال پینٹِنگٕس ٲسۍ کران یا ٹری پیٹِنگٕس یا واریاہ زیادٕ ڈِفرنٹ ڈِفرنٹ پینٹِنگٕس سیلف پوٹرے تِم چھِ سیلَف لٔرنر مطلب تِمو چھُ پانے ہیٚچھمٕژ تِمو چھَنہٕ کانٛہہ ایٚکیڈِمی یوٗز کٔرمٕژ کیٚنٛہہ کیٚنٛہہ ہیٚچھنہٕ خٲطرٕ تِمو چھُ پانے یہِ سِکِل آ پانَس منٛز پہچھانومُت تہٕ پَتہٕ چھُ تِمو پانَس پٮ۪ٹھ کٲم کٔرمٕژ تہٕ پَتہٕ چھُ تِمو یہِ برونٛہہ کُن واتنومُت اَسہِ پَزِ آرٹ سِکِل اَسہِ پَزِ یِمن چیٖزَن واریاہ زیادٕ سَپورٹ کَرُن کیازِ کہِ اکھ ہابی یۄس چھےٚ اِنسان سٕنٛز آسان سۄ ہیٚکہِ اکھ أکِس ایٚم منٛز چینج گٔژھِتھ اَگر أسۍ یِمن لُکن سَپورٹ کرو أسۍ کرو نہٕ یِمن کیازِ کہِ یُس اکھ پینٹِنگ یِم سیلف پوٹریٹٕس چھِ بَناوان یا یِم کینٛہہ پوٹریٹٕس وغیرہ وال پینٹِنگٕس چھِ کران أسۍ چھِنہٕ تتھ سَمجھان کٔریر کِہینۍ بَٹ سُہ تہِ ہیٚکہِ اکھ کٔریر بٔنِتھ کہِ تِم تہِ ہیٚکن اُس کے ذٔریعے پَنُن آ روزگار کَمٲوِتھ تِم تہِ ہیٚکن پَنُن أرنِگ تِم تہِ ہیٚکن بریڈ أرنٲرٕس بٔنِتھ تمہِ تھروٗ اِسی لیے اَسہِ پَزِ آرٹَس واریاہ زیادٕ سپروٹ کَرُن بیٚیہِ چھَس بہٕ چاہان مطلب یِتھِ جایہِ مطلب وِزِٹ کَرُن ییٚتہِ آرٹٕچ قدر آسہِ ییٚتہِ سِکِلُک سِکِلٕچ قدٕر آسہِ بیٚیہِ آ واریاہ لُکھ چھِ واریاہ زیادٕ ٹیلینٹِڈ مَگر تِمن چھُںہٕ سُہ فیملی سَپورٹ یا سوسایٹی سَپورٹ کران اَمہِ چیٖز خٲطرٕ ویسے چھُنہٕ اَسہِ سوسایٹی سۭتۍ کِہینۍ تہِ بَٹ سِٹٕل اکھ فیملی گٔژھ پَنٕنِس بَچَس آ واریاہ زیادٕ سَپورٹ کَرٕنۍ ہر کُنہِ چیٖزَس منٛز اَگر کانٛہہ کُنہِ چیٖزَس منٛز واریاہ زیادٕ سِکِلٕڈ چھُ اَسہِ پَزِ تٔمِس چانٕس دیُن سُہ پَنُن اکھ کٔریر بَناونہٕ خٲطرٕ کیازِ کہِ أسۍ چھِنہٕ یِمن سِکِلن پَنُن کٔریر کِہینۍ تہِ أسۍ چھِ نہٕ آرٹٔس کٔریر کٕہٕنۍ تہِ مانان بَٹ سُہ ہیٚکہِ اکھ کٔریر مےٚ أسۍ ہیٚکو اکھ آرٹ أکِس کٔریرس منٛز چینج کٔرِتھ اَسہِ پَزِ یِتھٮ۪ن لُکن ہمیشہٕ سَپورٹ کَرُن بیٚیہِ یِم ییٚتہِ ایٚگزِبِشنٕز چھِ آسان اَسہِ پَزِ تِمن منٛز زیادٕ کھۄتہٕ زیادٕ گژھُن تاکہِ تِمن تہِ باسہِ نہ اَسہِ تہِ چھُ کانٛہہ سَپورٹ کران تِم تہِ گژھن اَمہِ سۭتۍ ماٹِویٹ بیٚیہِ یہِ تہِ تِمن منٛز فٕلاز چھِ تِم گژھن کَم یہِ تہِ تِمن منٛز ڈر چھُ کیٚنٛہہ برونٛہہ پَکنُک سُہ گژھِ کَم یُس تہِ تِمن سوسایٹی ہُند ڈر چھُ کانٛہہ کیاہ سونچہِ سانہِ بارے منٛز سُہ تہِ گژھِ کَم اَسہِ پَزِ یِمن چیٖزَن واریاہ زیادٕ سَپورٹ کَرُن ہمیشہٕ بیٚیہِ اَگر اَسہِ گرٕسٕے منٛز کانٛہہ یُتھ چھُ یٔمِس یِمن چیٖزَن منٛز اِنٹرَسٹ چھُ اَسہِ پَزِ تِمن تہِ واریاہ زیادٕ سَپورٹ کَرُن سو ڈیٹ اَمہِ سۭتۍ تہِ چھُ اکھ ایٚمپٕلایمینٹ اپرچونِٹی مِلان آ أکِس اِنسانَس چھ واریاہ زیادٕ اوپرچونِٹیٖز اَمہِ سۭتۍ مِلان سُہ تہِ ہیٚکہِ پَنُن یہِ اکھ کٔریر بَنٲوِتھ ییٚمہِ سۭتۍ سُہ پَنُن روزگار ہیٚکہِ چلٲوِتھ ییٚمہِ سۭتۍ سُہ واریاہن ایٚمپٕلایمینٹ ہیٚکہِ دِتھ اَمہِ سۭتۍ تہِ چھ ایٚمپٕلایمینٹ چانسِز بَڑان آ